یُس ہَسا سٲنِس یتھ بارہمولہ ڈسٹرکس منٛز یُس مڈِکل یُس فیٚسلٹی چھے ییٚتہِ آ سَہ ہسا چھِ اَصٕل چھِ سۄ وارِیاہ اَصٕل چھِ اگر آ یا ڈیٚلِؤری کیس چھِ آسان چھِ یا بَچہٕ اگر وٕچھان چھِ وٕچھان چھِ ٹھیٖک آسان چھِ ہیٚکان چھِ اَصٕل پٲٹھۍ چھِ ڈیٚلِؤری گژھان مگر اَمبٕلیٚنس تہِ چھِ ملان مڈِکل سِشٹم چھُ اَصٕل چھُ وارِیاہ اَصٕل یَتھ بارَہمولا ڈسٹرکس منٛز مگر اَکھ چیٖز یُس یِم ہسپَتال چھِ آسان یا اَتہِ چھنہٕ آسان یِم باتھروٗم واتھروٗم تِم چھِنہٕ آسان اَتہِ صاف واف کِہیٖنٛۍ یِم تم اَتہِ باتھروٗم چھِ آسان تِم چھِ آسان وارِیاہ تِمن خٲطرٕ یِم آسان چھِ تِم چھِنہٕ تِمن آ اصٕل پٲٹھۍ صاف تھاوان کِہیٖنٛۍ پتہٕ یِم پیٚشنٹ یِم باقٕے چھِ یِوان اور تِم مان اِنسان چھُنہٕ ہیکان تور أژِتھ کِہیٖنٛۍ تِکیٛازِ آب چھُنہٕ آسان تمن ہسپتالن منٛز تَتہِ موٗجوٗد کہِ آب گوٚو خر اَتھ گژھِ آسُن گۄڈٕ یہِ تھٲیتھ کہِ آب فیٚسلٹی گژھِ آسٕنۍ یِمن باتھروٗمن چھُ نہٕ آسان بازے چھُ نہٕ آسان یِمن باتھروٗمن منٛز ہسپتالن منٛز اِنسان چھُ آسان مجبوٗری موجوٗب ہسپتال ووٚتمُت پانس علاج کرنہٕ خٲطرٕ وَنہِ چھُ پیٚوان باتھرومٕچ ضوٚرتھ تہٕ مگر اتہِ کیٛاہ چھُ آسان کٕمن باتھروٗمن منٛز چھُ نہٕ آسان آب واب چھُ نہٕ آسان موٗجوٗد اَتہِ کِہیٖںٛی اِنساب چھُ موٚکُر گژھان اَتہِ یہِ تہِ چھُ آسان پاکھ آمُت مگر اَتہِ چھُ گژھان ہسپتالن منٛز موٚکُر باقٕے یِم آ یِم یا ڈیٚلِؤری یِم چھِ کیس چھِ آسان ڈیٚلِؤری پیٚشنٹ یِم چھِ آسان تمن بِچارین چھُ آسان ییٚکیاہ آب گوژھ تٔمن چھِ آسان مجبوٗر تَتیٚس تم چھِ آسان پانس یہِ مگر تَتہِ چھُ آسان تِمن باتھروٗمن ہٕنٛز پرٛابلِم یِہٕے آسان تَتہِ چھُ نہٕ آسان تمن باتھروٗم نہ چھِ آسان تم سیٚود صاف نہ چھِ آسان تٔمن آب باقٕے ایٚمبٕلنس ویٚمبلنس سُہ سُہ سِشٹم چھُ ییٚتہِ اَصٕل باقٕے ہسپتال چھُ ییٚتہِ وارِیاہ اَصٕل ٹریٖمیٚنٹ تہِ چھُ گژھان أکِس پیٚشنٹس چھُ وٕچھان اَصٕل پٲٹھۍ آ یا یہِ چھُ ملان سٲلم کیٚنٛہہ أکِس بَچس سٲلم ڈاکٹر صٲب چھُ اَصٕل پٲٹھۍ وٕچھان مگر آ کُنہِ سِسٹم کُنہِ جایہِ چھُ نہٕ کانٛہہ ڈاکٹر یا گورمِنٹ یِم چھِ نہِ تِتھ کٔنۍ وٕچھان پیٚسنٹس کِہیٖنٛۍ تِتھ کٔنۍ چھنہٕ اگر تہِ پرٛیٚویٹن منٛز آسہِ پریٚوَیٹس منٛز چھُ یہِ وارِیاہ اَصٕل پٲٹھۍ وٕچھان مگر گورمنٹس گورمنٹ ہسپتالن منٛز چھِ نہِ تیوٗتاہ دیان دِوان کیٚنٛہہ اَتہِ چھِ آسان یِمن پیٚشنٹ ژٔرۍ یا کینٛہہ توتہِ پزِ یِمن أکِس پیٚشنٹس وارِیاہ اَصٕل پٲٹھۍ وٕچھُن باقٕے سٲلِم چھُ نہٕ آسان ڈاکٹر کینٛہہ ڈاکٹر چھ آسان اِنسٲنِیت پسند تم چھِ آسان وارِیاہ اَصٕل تہِ وارِیاہ بہتر چھِ آسان